یِم ییٚتہِ مَشہوٗر یَتھ منٛز ییٚتہِ یِم کالیج چھِ گۄڈٕنٮ۪تھ چھِ ڈِگری کالیج پٹَن چھُ کالیج نزدیٖک بیٛاکھ چھُ ییٚتہِ ڈِگری کالیج بارہمولہ بیٛاکھ ہَسا چھُ یِوان یِم گٔے یِم فیمَس کالیج بیٛاکھ چھِ ییٚتہِ آی ٹی آی کالیج تہِ چھِ ییٚتہِ نٔرسِنٛگ کالیج تہِ چھِ ییٚتہِ تہٕ اِنجیٖنٔرِنٛگ کالیج تہِ چھِ ییٚتہِ بارہمولہ ڈِسٹِرٛکَس منٛز اِنجیٖنٔرِنٛگ کالیج تہٕ یِمَن منٛز یہِ ہَسا یُس مےٚ ڈِگری کالیج یِم چھِ یِمَن منٛز چھِ مےٚ ہسا چھِ أکِس ڈِگری کالجَس منٛز ییٚتھی سِسٹَر چھِ مےٚ تَتہِ پران پانہٕ تہِ چھِ مےٚ پوٚرمُت تہٕ وٕنۍکٮ۪ن چھِ مےٚ بیٚنہِ پران تَتہِ تَتھ ڈِگری کالجَس منٛز وٕنۍکٮ۪نَس ییٚتہِ چھِ واریاہ یِم اَصٕل یِم مشہوٗر چھِ کالیج ڈِگری کالیج پَٹَن چھِ ییٚتہِ ڈِگری کالیج بارہمولہ چھِ بیٚیہِ چھِ ڈگری اِنجیٖنٔرِنٛگ کالیج یُس یہِ چھِ پیرہَسپوٗرا چھِ ییٚتہِ اِنجیٖنٔرِنٛگ کالیج چھِ ییٚتہِ واریاہ دوٗرِمیو پٮ۪ٹھ بچو پٮ۪ٹھ چھِ یِوان تور اِنجیٖنٔرِنٛگ کرنہِ چھِ یِوان تور اَمہِ اَپور چھِ ییٚتہِ آی ٹی آی کالیج تور تہِ چھِ بارہمولہ چھِ آی ٹی آی کالیج یور تور تہِ چھِ سُہ چھِ بارہمولہ یَتھ سٲنِس ڈِسٹِرٛکَس منٛز ییٚتہِ پٮ۪ٹھ چھِ تھوڑا دوٗرٕے پَہنَس تور تہِ چھِ گژھان واریاہ آی ٹی آی کرنہِ واریاہ چھِ ییٚتہِ کالیج چھِ یہ